اَٹھوُہ پانٛژھ زٕ ساس پَنٛداہ ژۄداہ سَتھ زٕ ساس ٲٹھ نَو پانٛژھ زٕ ساس تُرٛواہ ٲٹھ شَ سَتھ زٕ ساس کُنوُہ شُراہ پانٛژھ زٕ ساس اَکوُہ